سَلام علیکُم سَلام علیکُم وَعلیکُم سَلام سَلام علیکُم شُکُر الحمدُاللہ جاوید احمد چھُو حظ جاوید احمد چھُو حظ تُہۍ تُہۍ چھِو نہَ حظ یِمَے کھٔزٕر ؤزٕر کٕنان اَہَن حظ کھٔزٕر حظ چھِ ضروٗرت اَتھ چھِ نا حظ یِم وارِیاہ قٕسٕم آسان کھٔزرس

اَہَن حظ یُس حظ صاف آسہِ

اَسہِ چھِ بلک کانٛٹِٹی ضروٗرت اَہَن حظ اَہَن حظ

اَہَن حظ تَوے حظ کوٚر مےٚ فون تۄہہِ تتہِ چھِ ونان اَتہِ چھِ اصٕل صاف آسان اَتہِ چھِ کٕنان کم سے کم رٮ۪تس زٕ ڈاے کۄینٛٹل چھِ أسۍ کٕنان أسۍ چھِ پانہٕ اَہَن حظ اَتی چھِ أتی چھِ اَسہِ چھِ ڈَبہٕ ہے دُکان حظ گانٛدربلس منٛز اَہَن حظ ییٚتہِ چھِ دۄہَے کسٹٕمر وارَیاہ آسان دۄہَے اَہَن حظ یہِ ہول سیل دُکان حظ بوڈ ڈلس منٛز اَہَن حظ

آ اَسہِ چھِنا حظ بلکس منٛز دیُن اَسہِ ڈِسکاوُنٛٹ تھوڑا اَہَن حظ اَہَن حظ

اَسہِ چھُنا حظ بوٗزمُت وارِیاہ اَمہِ دُکانُک تَوے حظ کوٚر اَسہِ ڈیرٮ۪کٹہٕ فون ہے دُکان چھُ آسان فیٚمس گوٚمُت یہِ چھُ آسان ناو آسان بنوومُت دُکانس تِم دِنۍ نہٕ پتہٕ خراب وراب

اَہَن حظ کٕم چھِ أسۍ حظ نیرو کنٛٹِنیٛوٗ تُہۍ وُچھُو تُہۍ وُچھُو کنٛٹِنیٛوٗ اِنشاللہ زِنٛدٕگٲنی گٔژھ آسٕنۍ اِنشااللہ حظ آسو کنٛٹِنیٛوٗ تُلان مال تۄہہِ نِش اَہَن حظ وُچھو نہَ حظ اَکہِ دۄیہِ دۅہۍ یِمہو بہٕ اور تہٕ کَرو أسۍ وِزِٹ آرام سان دُکان تہٕ کَرو أسۍ کتھا وَتھا أتی ریٹھا ویٹھا تھاوو أسۍ یِم چھِنہٕ حظ اَکے ساتہٕ نیُن وارِیاہ دۅہ أسۍ تھاوو پتہٕ اَکے ساتہٕ مطلب اَہَن حظ آ تتھ منٛز حظ چارجِز وارجِز کھسان کیٚنٛہہ تِم اَہَن حظ أسۍ چھِنا زٕ شاپ آسان اَتی گانٛدربَلے چھِنا حظ اَسہِ دۅشوٕنٮ۪ن دُکان تۄہہِ تہِ چھُو نہَ حظ أتی دُکان تُلِو ٹھیٖک حظ ٹھیٖک